آ بِلکُل یہِ اوس زٕ ساس تہٕ کُنوُہہ کووِڈ برونٛٹھ مےٚ گے تھوڑا بہت اَکہِ ساتہٕ بہٕ اوسُس لیپٹاپَس پیٹھ کٲم کَرن اور ییٚمہِ سٕنٛز بیٚیِس بیاکھ یُس نَفَر اکھ اوس تِہنٛز کٲم گے مےٚ ڈِلیٖٹ اورسورَس اوس نہِ پَتہَ لَگان سۄ کِتھ کنۍ گے ڈِلیٖٹ تٔمۍ أسۍ واریاہ تَتھ پیٹھ محنَت کٔرمٕژ تہٕ اَلبَتہَ مےٚ أس پَتہَ وۄنۍ یہِ گے غَلطی مےٚ ووٚن نہٕ تمِس واریَہَو نَفرَو اوس سُہ لیپٹاپ چَلوومُت مَگَر سُہ گوٚو میانہِ تہٕ بہٕ ہیٚکہٕ ہا تمِس اَپُز تہِ ؤنِتھ مَگَر مےٚ کٔر کٲم مےٚ وون تمِس سیُوٚدُے پوٚز جِگر اِتھ کنۍ ہسا حظ گے دلیل تہٕ مےٚ ہَسا گے غَلطی اَلبَتہ بہٕ سُدارَن یہِ غَلطی کہ بہٕ دِمے ژے یہِ کٲم واپَس کٔرِتھ ییتیاہ ژےٚ محنَت ٲسی کٔرمٕژ وۄنۍ ییتیاہ مےٚ دوہہ لَگَن تیتیاہ تہٕ بہٕ ہَسا کَرٕ یہِ چانہِ بَدلہٕ وۄنۍ پانَےتہٕ امہِ سۭتۍ کٔر مےٚ یہِ ہینٛڈل اَصل پٲٹھۍ